ہیٚلو اسلام علیکُم اَسہِ حظ کَرے کیب اوٚتام بُک اَتھ منٛز کٔژ حظ پیٚسنٛجر ہٮ۪کَن وٲتِتھ اَچھا ٹھیٖک اَسہِ اوس لال بازار تام چھُ اَسہِ گژھُن چلو ٹھیٖک بیٚیہِ مطلب ریٹ کۭژاہ حظ چھِ گژھان زٕ ہَتھ لال بازار تام ٲٹھَن پیٚسنٛجَرَن مطلب اگر أسۍ چھِ ژور پیسنٛجَر ٹھیٖک چھا أسۍ چھِ ژور ژور ٹھیٖک ٹھیٖک تۄہہِ چھُو مطلب تۄہہِ اَتھ پٮ۪ٹھ چھُ مےٚ لیٖکھِتھ پرٛٮ۪زیٚنٛٹ لوکیشَن تۄہہِ کھوٚتوٕ حظ پرٛٮ۪زیٚنٛٹ لوکیشَن کیٛاہ چھِ اَتھ یہِ تۄہہِ پِک چھُو أسۍ کَرٕنۍ تۄہہِ چھُو مگر سیٚکہِ ڈافَر چھُ أسۍ چھِ تَیار مگر تۄہہِ چھُو تھوڑا اَنٛدَر پَہمَتھ یُن اَہَن حظ أسۍ چھِ تَیارٕے مگر تۄہہِ چھُو تھوڑا اَنٛدَر پَہمَتھ یُن مطلب اَتھ چھُ لیکھِتھ مطلب لوکیشَن سٮ۪کہِ ڈافر مگر چھُو أسۍ تھوڑا اَنٛدَر بَسان تُہۍ ہیٚکِو اَنٛدَر یِتھ مطلب اَنٛدَر تام کوچَس منٛز چھُو یُن سُہ اَنٛدَر وانٛگَن پوٗر اَنٛدَر واریاہ اَنٛدَر کِنہٕ أسۍ پرٛارو تیٚلہِ تیٚلہِ چھُ اَسہِ نٮ۪بٕر کَنی مطلب یَتھ منٛز سِٹاپَس پٮ۪ٹھ پرٛارُن مگر تِم حظ چھِنہٕ حظ اگر تُہۍ عیٖد گاہ کِنٮ۪تھ یِیِو نا ہُپٲرۍ پٮ۪ٹھۍ کِنٮ۪تھ تَپٲرۍ تہِ ہیٚکِو تُہۍ وٲتِتھ وانٛگَن پوٗر مگر چھُو تھوڑا اَنٛدَرٕے اگر تُہۍ ہیٚکِو یِتھ تہٕ کیٛازِکہِ اَسہِ چھُ تھوڑا یہِ مطلب مےٚ چھا نانۍ تہِ اَوَے سۄ ہیٚکہِ نہٕ پٔکِتھ یوٗتاہ کیٚنٛہہ اَچھا ٹھیٖک ٹھیٖک ٹھیٖک بیٚیہِ ؤنِو مےٚ اگر کُنِس أکِس جایہِ نہَ نہَ أسۍ چھِ تَیارٕے أسۍ مگر چھُو تۄہہِ تھوڑا اَنٛدَر پَہمَتھ واریاہ یُن اَوَے وَنو مےٚ تۄہہِ اِسلیے کیٛازِ کہِ مےٚ چھِ وۅنۍ نانۍ سۄ ہیٚکہِ نہٕ پٔکِتھ یوٗتاہ کیٚنٛہہ سیٚکہِ ڈافر چوکَسَ تام اگر تُہۍ اَنٛدَر یِیِو سۄ گٔیے تُہٕنٛز مہربٲنی تہٕ بیٚیہِ اوسوٕ مےٚ وَنُن تۄہہِ بیٚیہِ اوسوٕ مےٚ وَنُن اَسہِ چھُ أکِس جایہِ رُکُن ہَوَل نِش تُہۍ ما ہیٚیِو تَتھ چارجِز بیٚیہِ زٕ ہَتھ چھِ مطلب ووٚنوٕ تۄہہِ ریٹ اَمہِ اپور ما ہیٚیِو تَتھ یہِ کیٛازِ اَسہِ چھُ تھوڑا تَتٮ۪تھ دَہَن پَنٛداہَن مِنٹَن اَنٛدَر پَہمَتھ تھوڑا اَژُن مطلب أکِس یَتھ منٛز رِشتہٕ دار سُنٛد گرٕ اَسہِ چھُ دَہَن پَنٛداہَن مِنٹَنٕے ہیٚوٕ تُہۍ پنٛژاہ رۄپیہِ تُہۍ کَتٮ۪ن چھِو وُنکٮ۪نَس چلو بِہِو چلو یِیِو اَسلامُ علیکُم